کٔشیٖرِ ہٕنٛدٮ۪ن لوٗکھَن چھِ کٔش کٲشر لینٛگویج وَنٛنَس منٛز واریاہ پرابلِم یِوان تِکیٛازِ دۄہ کھۄتہٕ دۄہ ییٚتہِ یُتھ نٔے نٔے جَنریشَن چھِ یِوان تِمَن منٛز چھِ زِ یہِ یِوان لَبنہٕ زِ تِمَن منٛز چھِ تِمَن چھَنہٕ تَگان کَشمیٖری لینٛگویج اِستعمال کَرٕنۍ کِہیٖنۍ تہِ نہٕ تِمَن پَزَن تِمَن ہٕنٛدِس مٲلیٚن ماجٮ۪ن پَزَن تِم کَشمیٖری لینٛگویج ہیٚچھناوٕنۍ تہٕ یہِ لینٛگویجن برونٛہہ کُنَتھ تِمَن واتناوٕنۍ مہِ خٲطرٕ پَزِ تِمَن سارویو کھۄتہٕ زیادٕ تِم لۄکچارٕ پٮ۪ٹھٕ گۄڈٮ۪تھٕے تِم کٲشُر ہیٚچھناوٕنۍ تمہِ پَتہٕ گژھن تِم تِمَن بیٛاکھ کانٛہہ لینٛگویج ہیٚچھناوٕنۍ بیٚیہِ چھِ سانہِ یَتھ کٔشیٖرِ منٛز یہِ کَشمیٖری لینٛگویج دۄہ کھۄتہٕ دۄہ پَتھ گَژھان تِکیازِ یُس تہِ ییٚتہِ یوٗتھ چھِ تِم چھِ اَزکَل صِرف یا تو کَرَن تِم بَدل کانٛہہ لینٛگویج یوٗز جیسے کہِ تِم کَرَن اِنٛگلِش یا کَرَن اُردوٗ یا ہِندی کَرَن استعمال تِکیٛازِ اِنٛگلِش چھِ اَکھ وٕ نیشنَل یہِ چھِ اِنٹَرنیشنَل لینٛگویج بَنیمٕژ وٕ تَوٕے چھِ وٕ کَشمیٖری لینٛگویج یُس چھِ یہِ چھِ دۄہ کھۄتہٕ دۄہ پَتھ گژھان زِ بیٚیہِ مےٚ چھِنہٕ تَران سَمٕجھ زِ ییٚتہِ کٮ۪ن شُرٮ۪ن چھِ زَن تمَن چھِنہٕ زَن تَگٲنی آز کہ آز کَل یہِ کٲشُر کَرُن بیٚیہِ چھِ یہِ یِوان فیس کَرنہٕ زِ تِم تِمَن چھِنہٕ یہِ کانٛہہ ہیٚچھناوُن وول تہ ییٚتہِ چھِ سَبجَکٹ تہِ اگر ییٚتہِ کَشمیٖری چھِ دِوان سکوٗلَن منٛز ہیٚچھناوان چھِ سُہ تہِ چھِ کُنہِ کُنہِ کُنہِ سکوٗلَس منٛز پرٛٮ۪تھ کُنہِ سکوٗلَس منٛز چھی نہٕ سُہ فیسَلٹی ایٚوَلیبٕل گۄڈٮ۪تھٕے گَژھن سانۍ یَتھ کٔشیٖرِ منٛز تم کِتاب آسنہِ یِمَن پٮ۪ٹھ کَشمیٖری لینٛگویج آسہِ ہیٚچھناونہٕ یِوان بیٚیہِ سُہ برونٛہہ برونٛہہ گَژھِ تَتھ شَکلہِ منٛز سُہ واتٕنۍ تِکیٛازِ یِم نٔے نٔے وٲڑٕز چھِ گژھان ایٖجاد یا پھر بیٚیہِ کینٛہہ چھِ گژھان تِمَن سۭتۍ تِم چھِ زَن اَمیُک سُہ مطلبٕے ژھٕنان بِگڑٲیِتھ تَوے پَزِ اَسہِ یُس اَسہِ پرٲنۍ کَشمیٖری لینٛگویج ٲس پَنٕنۍ سُے پَزِ اَسہِ اِستعمال کَرٕنۍ نہ کہِ تَتھ منٛز سُہ مِلاوَٹ کَرٕنۍ امہِ باپَتھ پَزِ اَسہِ گۄڈٮ۪تھٕے اِتھ پٲٹھۍ مےٚ ووٚن نَیہِ کِتاب گژھن اِنہِ پرٛٮ۪تھ کُنہِ سکوٗلَس منٛز گژھِ یُن یہِ کَشمیٖری لینٛگویج گژھِ یِنۍ پَرناونہٕ یہِ گورمنٹ گَژھِ اَتھ پٮ۪ٹھ نظر تھاوٕنۍ زِ سکوٗلَن منٛز چھے یِوان یہِ پَرناونہٕ کینٛہہ کِنہٕ نہ بیٚیہِ سٲنِس یوٗتھَس پَزِ یہِ یوٗز کَرُن